اکھ جنؤری کُنوُہ شیٚتھ تہٕ پنٛژہ سدہ مارٕچ کُنوُہ شیٚتھ تہٕ پانٛژھ ہٲٹھ پٕنٛژٕ فرؤری زٕ ساس تہٕ ژور ارٕدہ فرؤری زٕ ساس تہٕ ترٛووا کُنوُہ فرؤری زٕ ساس تہٕ وُہ